بہٕ ہسا چھَس کِچنَس منٛز اژان بہٕ ہسا چھس میگی بناوان ٲلوٕ چِپٔز بناوان بہٕ ہسا چھس یہِ فراے کران کۄکُر بہٕ ہسا چھَس گۄڈٕ گنٛڈٕ گنٛڈٕ کران فراے پتہٕ چھس تَتھ مسال گۄڈٕ چھس کۄکُر پھٕکر دِوان پَتہٕ چھس کۄکُر تَلان تٔلِتھ چھس کۄکُر تھاوان پتہٕ چھَس گنٛڈٕ فرٛے کران ترٛاوان چھَس گنٛڈن منٛزٕے سورُے مسالہٕ پَتہٕ چھَس ترٛاوَان تَتھ سُہ کۄکُر تراوان چھس اَسہِ مطلب سُے آبہٕ کپ تہٕ کران ہسا چھَس بہٕ کۄکُر تیار پَتہٕ چھس بہٕ کۄرم بناوان کۄرمہٕ چھَس بہٕ بناوان بہٕ ہسا چھَس مازس دِوان یہِ فکر چھَس تھاوان مازس دِتھ پتہٕ چھَس یہِ مطلب مژٕرٛوانٛگَن کَران دِوان مژٕ وانٛگنن فھٕکر بہٕ چھَس مِکسرَس منٛز رنٛگن کران بناوان چھَس کۄرمہٕ بہٕ ہسا چھس یَخٕنۍ بناوَان یَخٕنۍ چھَس بہٕ ہسا چھَس یہِ مَازَس دِوان گۄڈٕ فھٕکر پَتہٕ چھَس سُہ آب کران نؠبر پتہٕ چھےٚ سس پاکھ دِوان ترٛاوان چھےٚ سس مسالہٕ تٔتھۍ منٛز دِوان چھےٚ سس پاکھ پتہٕ چھےٚ سس بہٕ دۄد ہسا پھٹناوان تراوان پَتہٕ ترٛاوَان چھُس دۄدَس سورُے مسالہٕ منٛزٕ کھوٗپرٕ ووٗپرٕ چھُس اسہِ ترٛاوَان پَتہٕ چھَس تراوان دۄد چھےٚ سس ترٛاوَان بہٕ ہسا چھِ پَتہٕ چھےٚ سس ماز ترٛاوَان چھٲنِتھ سُہ بٲدِیانہٕ وٲدِیانہٕ گژھِ نہٕ تَتھ گژھُن کِہیٖنۍ تہٕ بَناوان چھَس یخھٕنۍ أسۍ ہسا چھِ فرایڈ رایِس بناوان أسۍ ہسا چھِ یہِ آبہٕ گۄش بناوَان رِستہٕ بناوان کَباب چھِ أسۍ بناوان تَبکھ ماز چھِ أسۍ بَناوان أسۍ ہسا چھِ واریاہ واریاہ ڈِش بناوان گرِ کِچنَس منٛز بہٕ ہسا چھَس بہٕ ہسا چھَس رِستہٕ بناوان گرِ بہٕ چھَس ماز ژیٹان اَنان مژھ پَتہٕ چھَس دگار واریاہ واریاہَس کَلَس چھَس سۄ دگان مَژھ پَتہٕ چھےٚ سس رِستہٕ بناون تراوان چھَس تٔتھۍ منٛز مسالہٕ وَسالہٕ کران چھَس رِستہٕ تیار میگی چھَس بناوان ٲلوٕ چپٕس چھَس بناوان بہٕ ہسا چھَس واریاہ واریاہ ڈِش بناوان گرِ أسۍ ہسا چھِ یخھٕنۍ بناوان أسۍ ہسا چھِ کۄرنہٕ بناوان روگن جوش بناوان أسۍ ہسا چھِ کَباب تہِ گرِ بناوان أسۍ چھِ واریاہ واریاہ ڈِش بناوان گرِ أسۍ ہسا چھِ یہِ آبہٕ گۄش تہٕ بَناوَان أسۍ ہسا چھِ ژامَن ژامَن تہِ ٹماٹر رَنان ژامَن تہٕ ٹماٹر چھِ أسۍ رَنان أسۍ ہسا چھِ مازٕ تہٕ ٹماٹر رَنان أسۍ چھِ واریاہ تہِ کینٛہہ رَنان واریاہ واریاہ سَبزی أسۍ ہسا چھِ واریاہ تہِ کینٛہہ گرِ بَناوَان أسۍ آبہٕ گۄش تہِ گرِ بَناوَان واریاہ سَبزی چھِ أسۍ گَرِ بَناوَان أسۍ چھِ بَٹر چِکَن بَناوَان گَرِ أسۍ چھِ سُہ تہِ بَنان پانے گَرِ واریاہ واریاہ چھِ أسۍ بَناوَان گَرِ أسۍ ہَسا چھِ یہِ آبہٕ گۄش تہِ بَناوَان أسۍ ہَسا چھِ تَبکھ ماز تہِ میتھِ ماز تہِ بَناوَان گَرِ میٚتھِ ماز چھِ أسۍ بَناوَان أسۍ ہَسا چھِ کۄرمہٕ تہِ بَناوَان گَرِ أسۍ چھِ واریاہ واریاہ ڈِش بَناوَان گرِ